وعلیکُم اسلام ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ سٲلِم چھُو ٹھیٖک اَصٕل پٲٹھۍ آ ؤنِو حظ تُہۍ کٕم چھُو اَچھا اَچھا ٹھیٖک تۄہہِ ٲسِو یہِ نَلکہٕ وَلکہٕ حظ لاگٕنۍ گَرِ کٮ۪ن حظ اَچھا اَچھا ٹھیٖک کَر چھُو وۅنۍ لاگٕنۍ اَدٕ تۄہہِ چھُوا تھوٚومُت یِم نَلکہٕ وَلکہٕ حظ أنِتھ سٲلِم کیٚنٛہہ اَچھا ٹھیٖک تۄہہِ چھُو وُنہِ لِسٹہٕ تہِ رَٹنٕے تۄہہِ کیٛاہ کیٛاہ چھُو اَنُن ٹھیٖک چھُ تہٕ صُبحس دِمہٕ بہٕ لِسٹہٕ تُہۍ تھٲیِزیٚو سورُے کیٚنٛہہ أنِتھ حظ پَتہٕ کٔرۍ زیٚو مےٚ ییٚتھٕے نمبَرس فون تَمہِ وِزِ ییٚمہِ وِزِ تُہۍ کٲم سِٹارٹ آسٮ۪و کَرٕنۍ اَدٕ اوٗترٕ سوزیٚومَو نا نفر نَلکہٕ لاگنہِ تٔمۍ ہَے دوٚپ دوٚپُن شایَد تِمَو لٲگۍ کِنہٕ نہَ اَچھا اَچھا ؤنہِ چھُو تۄہہِ لِسٹہٕ تہِ رَٹنٕے کیٛاہ کیٛاہ چھُ اَنُن حظ اَچھا ٹھیٖک تُہۍ کٔرۍ زیٚو فون تہٕ یا سُہ اگر وَن حظ وَن حظ تہٕ تۄہہِ وَنوٕ سُہ یوٚت یوٚت تُہۍ گٔژھِو نا حظ چیٖز اَننہِ تور تۄہہِ کیٛاہ کیٛاہ دِمَہو نا حظ لِسٹہٕ لیٚکھِتھ تۄہہِ کیٛاہ کیٛاہ چھُو اَنُن پَتہٕ کٔرِو تُہۍ کٲم تۄہہِ وَنٮ۪و پتہٕ سُہ پانٕے حظ اَصٕل کُس ہیٛوٗ قٔسٕم کیٛاہ چھِ سُہ آسہِ دُکانٛدارسٕے بیٚیہِ زیادٕ پتاہ زیادٕ بہتر پٲٹھۍ وَنٮ۪و تۄہہِ سُے تہٕ کیٛاہ چھُ اَنُن تہٕ بہٕ دِمَہو تَمیُک لِسٹہٕ ٹھیٖک چھا اگر تُہۍ ؤنِو تہٕ تیٚلہِ یِمہٕ بٕے تہٕ بہٕ دِمہٕ نظر کیٛاہ کیٛاہ چھِ لگان یا کٔرِو تُہۍ کٲم یا یِیِو تُہی سون تہٕ نِیِو لِسٹہٕ وۅنۍ یہِ تۄہہِ دۄیَو منٛز ٹھیٖک باسٮ۪و ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ تہِ بہٕ یِمہٕ نا صُبحس بہٕ دِمَہو تۄہہِ لِسٹہٕ بنٲیِتھ تہٕ پَتہٕ وُچھِو تُہۍ کیٛاہ کیٛاہ چھُ اَنُن چھُنا ٹھیٖک آ بہٕ کَرَہو تۄہہِ تَمہِ وِزِ کٔرۍزیٚو مےٚ اورٕے مگر فون مےٚ پٲوزیٚو یاد ہُہ مُشِتھ ما گژھِ مےٚ تُہۍ پٲوزیٚو مےٚ یاد ضروٗری چلو اَدٕ کیٛاہ نَتہٕ اگر بہٕ پانہٕ آیَس کِہیٖنٛۍ تیٚلہِ سوزَو بہٕ بیٛاکھ نفر مگر نفر سوزنَو بہٕ یادٕے یوٚتَن پٲوزیٚو اَدٕ کیٛاہ اَدٕ کیٛاہ چلو بیٚہہ خُدایَس حوال